یُس تہِ کانٛہہ ڈرایِنگ چھُ یِژھان کَرُن تٔمِس چھس بہٕ یہِ وَنان کہِ مطلب اَگر سُہ ہیٚکہِ پَنُن اِمپروٗ سِکِلٕز کٔرِتھ یا سُہ ہیٚکہِ بیٚیہِ برونٛہہ کُن پَکنٲوِتھ پَنٕنۍ یہِ ڈرایِنگ ہُند کار سُہ ہیٚکہِ آرام سان پَکنٲوِتھ اَگر سُہ ہیٚچھِ یوٗٹوٗبَس پٮ۪ٹھ چھِ آسان کٕلاسز دِنۍ یا مطلب آز چھُ مطلب واریاہ پَلیٹ فارمَس تِتھ ایٚولیبٕل کہِ اِنسان ہیٚکہِ اَصل پٲٹھۍ ہیٚچھِتھ درایِنگ ہُند قٕصہٕ اِنسان ہیٚکہِ آرام سان ہیٚچھِتھ کہِ کِتھ پٲٹھۍ کیاہ چھُ کَرُن بیٚیہِ چھُ چیٖز پینسل وینسل اَنُن چھُ بَس بیٚیہِ گژھِ پیپر اکھ آسُن تہٕ أسۍ ہیٚکو اَصٕل پٲٹھۍ کٔرِتھ تِکیازِ کہِ آز چھُ ایٚولیبٕل یِیٖتیہ پَلیٹ فارمٕز چھِ یَتھ پیٚٹھ میٖڈیا ہَس پیٚٹھ یتھ نیٚٹس پیٚٹھ چھِ یتھ اَصٕل اَصٕل چیٖز أسۍ ہیٚکو اَصٕل پٲٹھۍ وُچھِتھ کہِ اَسہِ کیاہ چھُ کَرُن کیاہ نہٕ چھُ کَرُن تہٕ پَنٕنی سِکِلز ہیٚکو أسۍ اِمپرو کٔرِتھ